برٛونٛہہ کالہِ ٲسۍ پیپرَس پٮ۪ٹھ لیٚکھان سُہ اوس واریاہ آسان گژھان لیکھُن بیٚیہِ اوس واریاہ کَم خرچہِ گژھان تَمہِ سۭتۍ ٲس سانہِ ہینٛڈ رایٹِنٛگ پٮ۪ٹھ واریاہ اَثر پٮ۪وان یَنہٕ پٮ۪ٹھ یہِ ماڈٲرٕن رایٹِنٛگ آیہِ یا لیپٹاپَس پٮ۪ٹھ لیٚکھُن یا موبایلَس پٮ۪ٹھ لیکھُن آو اَمہِ سۭتۍ ہیوٚچھ نہٕ اَسہِ سُہ اَصٕل لیکھُن کینٛہہ اَمہِ سۭتۍ گٔے سٲنۍ یۄس اَسہِ ہیٚچھان ٲسۍ کٲشُر لیکھُن یا کانٛہہ تہِ چیٖز لیکھُن کاپی پٮ۪ٹھ سُہ گوٚو اَسہِ مٔشتٕے یہِ لیکھُن گوٚو واریاہ چینٛج دۄہ کھۄتہٕ دۄہ چھِ گژھان واریاہ چینٛج کیٛازِ اَسہِ چھِنہٕ تِم وٲرڈ تہِ ہٮ۪کان پَتہ ٲسِتھ یِم اَسہِ لیکھٕنۍ چھِ